وعلیکُم سلام تُہۍ چھُو حظ ٹھیٖک اَہَن حظ ٹھیٖک حظ گَرِ چھُوا سٲری ٹھیٖک آ بِلکُل حظ وارٕ کارٕ حظ أسۍ حظ چھِ سٲری سٔرٕو کران اَپ ٹُہ کانٛسہِ مطلب مہمان آسہِ نو تۄہہِ مہمان نَوٲزی بھَرپوٗر ٹٮ۪نٛٹ پٕلانِنٛگ اٮ۪ٹِسٹرا سٕٹیج پٕلانِنٛگ اٮ۪ٹِسٹرا یا تۄہہِ رٕلیٹِڈ تۄہہِ آسہ میک اپ کَرُن مہنٛدی لگاوٕنۍ أسۍ چھِ سورٕے سوزان یورَے ٹیٖمٕے آسان سُہ چھُ سورٕے ہینٛڈٕل کران یا تُہٕنٛدۍ ڈرٛٮ۪س اَپ ڈِزایِن یہِ تۄہہِ کَرُن آسہِ ییٚمہِ وِزِ یہِ میک اَپ تۄہہِ کَرُن آسہِ سُہ چھِ أسۍ سورٕے کران تُہۍ ؤنِو وۄنۍ تۄہہِ کیٛاہ چھِ ضٔروٗرَت

تۄہہِ چھُوا پَے تۄہہِ بَنہِ نو اَصٕل سانہِ طرفہٕ الحمدُاللہ سُورٕے گژھِ ٹھیٖک اور تۄہہِ مِلنہٕ کانٛہہ تہِ شِکایَت اَلبتہ تُہۍ چھُو پانَس رِلیٹ وَنان اَگر تۄہہِ ہَلدی خٲطرٕ آز چھِ ٹرٛٮ۪نٛڈِگ منٛز تھوڑا بہت سُہ گرٛیٖنِش ٹایپَس پٮ۪ٹھَے چلان اور وٮ۪لوٮ۪ٹ ٹایپَس پٮ۪ٹھ یَتھ تھوڑا بہت تِلہٕ چھُ یِوان اٮ۪ڈشِنَل لاگنہٕ یا سٕکَلپِنٛگ ہیٚکِو تُہۍ تَتھ کَرنٲیِتھ اور مہندی واجیٚنۍ سۄ سوزون أسۍ الحمدُاللہ یورَے اَسہِ چھِ اَکھ بٮ۪سٹ مہندی ڈِزاینَر تٔمِس چھُ ناو زایرہ خان اور سۄ چھِ واریاہ زیادٕ خوٗبصوٗرَت مہنٛدی لگاوان اور اُس کے باوجوٗد تہِ یِم تۄہہِ ڈرٛٮ۪سٕز آسَن سِلٮ۪کٹ کَرٕنۍ بہٕ ہٮ۪کہٕ تۄہہِ تِم وَٹسَپ کٔرِتھ اور تُہۍ ہیٚکِو سِلٮ۪کٹ کٔرِتھ اور اٮ۪کاڈِنٛگلی ہٮ۪کو أسۍ تۄہہِ بَنٲیِتھ تَتھ چھُو تۄہہِ میجَرمٮ۪نٛٹ دیُن اِنشاء اللہ بَنہِ سورُے یُتھ تۄہہِ ضٔروٗرَت آسہِ بہٕ کَرٕ تۄہہِ تمام ڈِزایِن تہِ ڈرٛٮ۪سٕز تہِ کَلٲرٕس تہِ سٮ۪نٛڈ اور اٮ۪کاڈِنٛگلی ؤنِو تُہۍ کیٚنٛہہ چھُنہٕ پرواے نوٗری چھُ بٮ۪سٹ میک اَپ آرٹِسٹ سۄ سوزَن بہٕ یورَے اِنشاء اللہ تٔمِس آسہِ ہِیَر ڈرٛٮ۪سَر تہِ سۭتۍ اور سۄ بنایہِ تُہُنٛد ہِیَر اٮ۪ٹسِٹرا تہِ ٹھیٖک حظ چھُ اِنشاء اللہ سُہ گژھِ اٮ۪کاڈِنٛگلی أسۍ وٕچھٕو تۄہہِ کۭتیٛاہ ڈرٛٮ۪سٕز آسنو ضٔروٗرَت یا مہنٛدی کِتھ کٲٹھۍ کوٚت تام چھِ لگاوٕنۍ آ یا أسۍ وٕچھو میک اَپ اٮ۪کاڈِنٛگلی تُہۍ کیُتھ کٔرِو تہٕ اٮ۪کاڈِنٛگلی تِتھَے کٔنۍ ہٮ۪مو أسۍ پتہٕ ییٚلہِ تُہۍ فاینَل کٔرِو اَہَن حظ اَمہِ علاوٕ کیٚنٛہہ تُلِو حظ اَسلامُ علیکُم